آ مٚے چھُ مٚے چھُ پینٛٹِنٛگ پینٛٹِنٛگٕے چھُ مےٚ دیُتمُت مٚے چھُ پینٛٹِنٛگ تہ دیُتمُت تہ بییہ ہینٔڈ میڈ کاڑ تہ دیُتمُت أکِس لٔڑکس سُہ چھُ مٚے دوس تٔمۍ سنٛدِس برتھ ڈے یَس پیٹھ پینٛٹِنٛگ ٲس مےٚ بنٲومٕژ سَن سیٹ مطلب پہاڑ ٲسۍ تتھ منٛز اِتھ پٲٹھۍ تہ مطلب پہاڑ ٲسۍ مےٚ بنٲیمٕتۍ تتھ منٛز اوس مطلب آفتاب اوس مےٚ تھوومُت تتھ منٛز ٲسۍ مےٚ بٲڈس ٲسۍ مےٚ تھٲیمِتۍ تہ بییہ اوسمس کاڑ بنوومُت بٔرتھ ڈے یُک کاڑ ہیٚپی برتھ ڈے سُہ اوس میون دوس اکھ تہ تٔمۍ سنٛدۍ خٲطرٕ بنیٚیم کاڑ اکھ یُس زَن مطلَب اکھ واریاہ اِموشَنز آسان اتھ پینٛٹِنٛگ منٛز ییٚمۍ بنیٚیِم بنٲومژ چھ آسان اتھ منٛز چھ آسان کینہہ جزبات چھ آسان اتھ منٛز تہ تَمہِ موجوٗب چھ آسان یہِ بییہ کیاہ چھ دپان اتھ سۄ حظ ٲس سۄ پینٛٹِنٛگ اوس مےٚ تتھ ٲس مےٚ لٔگۍمٕتۍ زٕ دۄہ بناوٛنس سۄ ٲس تیژاہ اصل ٲس نہ کیٚنٛہہ مگر زٕ دۄہ لٔگۍ مےٚ تتھ بناونَس سۄ ٲسۍ محنت کٔرمژ واریاہ تہ بہ اوسس سونچان تٔمس گفٹ کرنہ خٲطر تہ بہ اوسس سونچان کیٚاہ کرس بہ کیٚاہ کرس بہ گفٹ کیٚاہ کرس گفٹ پتہ پتہٕ آو مےٚ دٮ۪ماغس منٛز نہ یی روزِ بیٚٹَر کیٚازِ کہ یتھ چھ مٚے محنت کٕرمژ تہ بییہ یہ چھُ اصل چیز تہ کوٚرمس پتہ گفٹ یہِ ہسا کاڑ کاڑس تہ لوٚگ مےٚ واریاہ زٕ ترٛے گنٹٕہ بناونس سُہ اوس واریاہ بوٚڑ کاڑ تتھ منٛز ٲسۍ یم تہ سٲنۍ فرینڈس ٲسۍ تِمن ہنٛد وِش تہ مطلب تٕمس اوسکھ وِش کوٚرمُت ساروی ہنٛد ناو مطلب ہیٚپی برتھ ڈے فرام می ۂمۍ سنٛد ییٚمۍ سنٛد تہ تہٕ بییہ حظ چھُ بس یمے زٕ چیٖز بنٲوۍ مٚے یِہے یِمے چیز چھ یم مےٚ بنٲے پننس دوستس خٲطر سُہ دوس بییہ چھ مےٚ تگان اصل پینٛٹِنٛگ